اَگر أسۍ وُچھو گورمیٚنٛٹ ہیٚکہِ کَشمیٖرَس منٛز واریاہو طریٖقو ایٚگرِکَلچر ایٚگرِکَلچرَس بَڑھاوٕ دِتھ یِتھۍ کٔنۍ أسۍ وُچھو زِ گورمیٚنٛٹ ہیٚکہِ واریاہ سِکیٖم پرٛووَایڈ کٔرِتھ أکِس زٔمیٖندارَس زٔمیٖندار تِم سِکیٖمَن ہُند فٲیدٕ تُلِتھ ہیٚکہِ پَنُن ایٚگرِکَلچَرَل یۄس تٔمِس آوُٹ کَم آسہِ سۄ بَڑھٲیِتھ یِتھۍ کٔنۍ أسۍ وُچھان چھِ گۄڈٕنیٛکُے یُس مین مَقصد چھُ سُہ گوٚو اِرِگیشن گژھہِ آسٕنۍ تَتھ زٔمیٖنَس خٲطرٕ بہتر یِتھُے گوٚرمیٚنٛٹ یہِ لٲزِم بَنایہِ کہِ بہتٔری سان کرِ سُہ پرٛموٹ اِرِگیشَن پوالسی بَناوِ واریاہ تِم پوالسی یِمُو سۭتۍ أکِس زٔمیٖندارَس فٲیدٕ میلہِ یِتھ کٔنۍ أسۍ وُچھان چھِ کَشمیٖرَس منٛز چھِ وُنٛکیٚس تہِ واریاہ زیادٕ سِکیٖم ٲں زٔمیٖندار بھایَن ہنٛدۍ خٲطرٕ گورمیٚنٹَن گۄڈٕنِکۍ پٮ۪ٹھٔے تھٲیِمَژٕ میسر تھایِمَژٕ یَتھ منٛز أسۍ وُچھان چھِ لون چھُ میلان کے سی سی لون تہِ چھُ زٔمیٖندار بھایَن میلان تَمہِ سۭتۍ کیٛاہ چھِ أسۍ وُچھان سُہ یُس زٔمیٖندار بھایَن چھُ فاینانشَل یۄس تِمَن پرٛابلِم ٲسۍ گژھان سۄ چھَنہٕ وۄنۍ تِمَن گژھان کیٚنٛہہ یِتھٔے کٔنۍ چھِ سَبسِٹی پٮ۪ٹھ تِمَن واریاہ زیادٕ چیٖز میلان یَتھ منٛز بِیٛٲلۍ تہِ چھِ یِوان لَبنہٕ ایٚگرِکَلچَرَل یِم اِکوِپمیٚنٹٕس یِم آسَن یعنی ٹوٚنگٕرۍ بیل باقٕے موٹُر دوا چھکنہٕ خٲطرٕ تِم تہِ چھِ یِمَن میلان یِم سٲری چیٖز چھِ أکِس ریٖزنیبٕل ریٹہِ پٮ۪ٹھ یِمَن میلان کِمسٕے یَتھ منٛز اَکھ زٔمیٖندار ہیٚکہِ ایٚفٲرڈ کٔرِتھ سُہ ہیٚکہِ پَنٕنۍ یِم چیٖز ہیٚتھ تہٕ تَمہِ پَتہٕ ہیٚکہِ سُہ پَنُن ایٚگرِکَلچَرَل یُس تٔمِس پرٛوڈَکٹہٕ آسہِ تَتھ پٮ۪ٹھ کَم سے کَم پونٛسہٕ خَرٕچ کٔرِتھ ہیٚکہِ سُہ اکھ بہتر پرٛوڈَکشَن بَنٲوِتھ یِتھے کٔنۍ چھُ گورمیٚنٛٹ ؤُنٛکیٚس أکِس زٔمیٖندار سُنٛد یُس سُہ اۭں فصٕل چھُ وۄبداوان سُہ سِٹور تھاونہٕ خٲطرٕ چھِ گورمیٚنٛٹ وُنٛکیٚس کولڈٕ سِٹور بَناوان کولڈٕ سِٹور بَنایِتھ چھُ اَمہِ سۭتۍ کیٛاہ چھُ گژھان یُس زن یہِ زٔمیٖندار چھُ یہِ چھُ پَنُن یہِ فصٕل ہیٚکان واریاہَس کالَس خٲطرٕ سِٹور تھٲیِتھ تَمہِ پَتہٕ یِتھُے یہِ مارکیٚٹس منٛز بہتر ریٹ چھِ یِوان سُہ چھُ اَتھ بہتر ریٹَس پٮ۪ٹھ اَتھ کٕنان یِتھۍ کٔنۍ أسۍ وُچھان چھِ ژوٗنٹھیٛو باپَتھ چھُ پُلوامہِ اکھ کولڈٕ سِٹور آمُت بَناونہٕ تہٕ توٚملہٕ باپَتھ چھُ یا دۄدھٕ باپَتھ چھُ اکھ کولڈٕ سِٹور شِلوَتھ آمُت بَناونہٕ گورمیٚنٛٹ ہیٚکہِ واریاہ تِم پرٛوگرٛام تہِ اِنٹرٛوڈیٛوٗس کٔرِتھ کَشمیٖرَس منٛز یِمو سۭتۍ أکِس زٔمیٖندار سٕنٛز پرٛوڈَکٹِوٹی اِنکرٛیٖز گژھہِ یَتھ منٛز أسۍ وُچھان چھِ گورمیٚنٛٹ ہیٚکہِ مَدتھ کٔرِتھ ہاے بریٖڈ ہاے برٛیٖڈ بیٛالیٛوٗ سۭتۍ یا فارمَرَس دِنۍ یا زٔمیٖندار بھٲیِس دِنۍ تِم سۄ نوالیج ییٚمہِ سۭتۍ سُہ پَنُن پٲداوار ہیٚکہِ بَڑھٲیِتھ یَتھ منٛز أسۍ وُچھان چھِ اَکھ پرٛوگرام ہیٚکَن کرٛشی درشَن چھُ یِوان ریڈیووَس پٮ۪ٹھ تہِ سُہ چھُ یِوان ٹی وِی یَس پٮ۪ٹھ تہِ یَتھ منٛز واریاہ بٔڑۍ بٔڑی یِم ایٚگرِکَلچرَس سۭتۍ وابَستہٕ پرٛوفیسر چھِ یا بٔڑۍ بٔڑۍ زٔمیٖندار چھِ تِم چھِ پَنٕنۍ پَنُن یُس تِمَن ٲں علِم چھُ سُہ چھ تِم زٔمیٖن دارَس سۭتۍ کران شِیر تہٕ تَمہِ سۭتۍ کیٛاہ چھُ گژھان یُس ہسا زٔمیٖندار چھُ لۄکٕٹۍ لۄکٕٹۍ زٔمیٖندار تِم چھِ سُہ علِم حٲصِل کٔرِتھ پَنٕنۍ پرٛوڈَکشَن اِنکریٖز کران یِتھٔے کٔنۍ اَگر أسۍ وُچھو یُس ہسا بِیٛٲلۍ باقٕے چیٖز چھِ کھاد چھِ دوا چھُ اَتھ پٮ۪ٹھ ہیٚکہِ گورمیٚنٛٹ ٹیٚکٕس ہَٹٲیِتھ اَمہِ سۭتۍ کیٛاہ گژھہِ اَمہِ سۭتۍ ہسا یُس فاینانشَل بٔرڈٕن چھِ یُس ہسا فایناشٔلی چھُ گژھان زٔمیٖندارَس پرٛابلِم تَمہِ سۭتۍ ہسا ہیٚکہِ سُہ بٔچتھ سَسٹِنیبٕل اَگر أسۍ وُچھو سَسٹِنیبٕل فارمِنٛگ اَگر آسہِ کَرٕنۍ پرٛموٹ کَشمیٖرَس منٛز تَمہِ خٲطرٕ چھِ واریاہ آلریٚڈی پرٛوگرٛام آمٕتۍ سِٹارٹ کرنہٕ یَتھ منٛز أسۍ وُچھان چھِ گریٖن ہاوُس ہسا چھُ دِوان یا آرگَنِک فارمِنٛگ ہُنٛد کَنسیٚپٹہٕ ہسا کوٚرُکھ اِنٹرٛیٚڈیٛوٗس کَشمیٖرَس منٛز تہٕ یا اَگر أسۍ وُچھو ایٚکزواٹِک یِم ہسا یِم پروڈَکشَن چھِ سیٖڈٕس چھِ تِم تہِ ہسا آیہِ کَشمیٖرَس منٛز اِنٹریٚڈیٛوٗس کرنہٕ وۄنۍ اَتھ بَڑھاوٕ دِنہٕ خٲطرٕ گژھہِ یِنۍ اکھ سٔرٹِفِکیشَن پرٛوگرام سِٹارٹ کرنہٕ ییٚمہِ سۭتۍ کیٛاہ گژھہِ زٔمیٖندارَس ہسا گژھہِ مارکیٚٹ اِنکریٖز تہٕ سُہ گژھہِ پانٔے یہِ آرگَنِک فارمِنٛگ کرنہٕ خٲطرٕ سَسٹِنیبٕل فارمِنٛگ کرنہٕ خٲطرٕ مَجبوٗر تہٕ اَمہِ سۭتۍ کیٛاہ گژھہِ یُس ہسا سون ماحول چھُ سُہ تہِ روزِ صاف تہٕ یُس ہسا ہَوا چھُ تَتھ پٮ۪ٹھ تہِ گژھہِ نہٕ پرٛابلٕم کِہیٖنۍ پیٚسٹٕسایِڈ تہٕ اِنسیٚکٹِسایڈ تہِ پیٚیَن نہٕ أکِس فارمَرَس یوٹِلایِز کرٕنۍ کیٚنٛہہ